مےٚ یُس زندگی منٛز چھُ چھُ اَکھ سِکِل سٕپیشَل ٹیلٮ۪نٛٹ یہِ کہِ بہٕ چھَس رَنان واریاہ زیادٕ رٮ۪سِپی چھس بہٕ بَنان واریاہ زیادٕ اَصٕل اَصٕل تہِ بہٕ چھَس ہَر ہَمیشہٕ کَران سٔرٕچ کہِ بہٕ کِتھ کَن بَناو بہٕ کِتھ کَرٕ یہِ ماڈِفَے اَگر مےٚ یہِ رٮ۪سِپی رٔنۍ اَگر مےٚ کانٛہہ سیُن آسہِ رَنُن بہٕ چھَس دَپان بہٕ کیٛاہ ترٛاوٕ اَتھ نٔے چیٖز ییٚمۍ سۭتۍ اَتھ واریاہ ٹیسٹ گژھِ ییٚمۍ سۭتۍ یہِ واریاہ مَزٕ سارنی گژھِ خۄش کہِ بہٕ چھَس کَران سٔرٕچ تَمہِ خٲطرٕ رِسٲرٕچ واریاہ زیادٕ کَران کہِ نٮ۪ٹ پٮ۪ٹھ چھَس بہٕ وٕچھان بہٕ چھَس أکِس بیٚیِس راے ہٮ۪وان کہِ اَگر بہٕ یہِ کَرٕ اگر بہٕ ہُہ کَرٕ کہِ مےٚ کِتھ کٔٹھۍ گژھِ یہِ پنُن ڈِش کُکِنٛگ چھِ بہٕ کِتھ کٔنۍ کَرٕ یہِ ماڈِفَے بہٕ کِتھ کٔٹھۍ ہیٚچھِ واریاہ زیادٕ اَصٕل لایِک کہِ اَگر اَسہِ کشمیٖرَس منٛز وٕچھو ییٚتہِ چھِ اَسہِ کشمیٖری وازوان آسان بہٕ چھَس دَپان کہِ أسۍ کَشمیٖری وازوانَس منٛز چھِ ہَرٕ کانٛہہ سیُن یُس آسان چھُ بہٕ ہیٚچھٕ سُہ ہَرٕ کانٛہہ ہٮ۪کہٕ بہٕ سُہ رٔنِتھ تہٕ مےٚ چھِ گٔیَس واریاہ اَچیٖو مےٚ ہیوٚچھ واریاہ زیادٕ تِمو منٛز ہَرٕ کانٛہہ سیُن رَنُن تہٕ بہٕ چھَس مطلب میٛٲنۍ فیملی تہِ چھِ خۄش مطلب فرٛٮ۪نٛڈِس تہِ بہٕ چھَس تِمَن تہِ تِم دِوان کُنہِ ساتہٕ رٔنِتھ چھِ دَپان آ یہِ چھِ ٹیسٹی تِمَن تہِ چھُ مَزٕ لَگان تہٕ بہٕ چھَس تَتھ منٛز واریاہ خۄش گژھان